اگر بہٕ کتھ کرٕ پننہِ علاقٕچ پننہِ گامٕچ یِم یتٕکۍ لکٕٹۍ شرۍ چھِ تِم چھِ نٔوۍ نٔوۍ دوس بناوان تِم چھِنہٕ آسان تیٖتِس ٹایٚمس أکِس اکھ تیوٗتاہ زانان کینٛہہ تِم چھِ دپان آسان ؤلِو بیٹس گنٛدو تِم چھِ آسان کرکٹ گِنٛدان والی بال گنٛدان تمہِ سۭتۍ چھِ تِم ڈرگ فری تہِ روزان اڑٮ۪ن چھِ پنٕنۍ مٲلۍ ماجہِ نِوان ماتامال اڑٮ۪ن چھِ پکنِک نِوان أڑۍ شرۍ چھِ پنٕنۍ پننے پانس چیز چیز انان تِمن چیزن آسان گنٛدان أڑۍ چھِ آسان ہۄپٲرۍ یپٲرۍ نژان أڑۍ چھِ نٔوۍ نٔوۍ کامہِ ہیٚچھان نین نین دوستن دوس چھِ یِم بناوان